ہیٚلَو وعلیکُم سَلام اَسلام علیکُم اَہَن حظ ٹھیٖک پٲٹھۍ تُہۍ چھِو حظ ٹھیٖک اَصٕل پٲٹھۍ تُہۍ چھِو حظ آ سی اِی ٹی بُٹیٖک پٮ۪ٹھ اَسہِ حظ ٲسۍ یِم آ پَلو سُوٕنۍ اَسہِ حظ چھُ خانٛدر پارٹی وِیر چھِ أسۍ سُوٕنۍ تہٕ اَسہِ چھُ تھیٖم اَسہِ چھُ لگ بھگ شیٚن شیٚن کورٮ۪ن اَسہِ حظ چھُو نٔوِس رٮ۪تَس منٛز خانٛدر اَہَن حظ تُہۍ تُہۍ کٔرِو حظ کٲم یہِ تُہۍ ہاوِو اورے ڈِزایَن تُہۍ کٔرۍوا حظ کٲم یہِ پاکِستانی پٮ۪ٹھ چھِ اَسہِ تُہۍ کٔرِو یہِ شَرارا نہَ حظ نہَ بہٕ یِمہٕ پَگاہ تُہٕنٛدِس بُٹیٖکَس پٮ۪ٹھ ٹھیٖک حظ چھُ تُہۍ ؤنِو مےٚ یہِ سِلٲے تَتھ خٲطرٕ یہِ سِمپٔل سوٗٹَس کوٗتاہ چھُو تُہۍ ہٮ۪وان فور ہَنٛڈرَڈ یِمَن پیچ چھِ آسان ترٛاوُن تَتھ کوٗتاہ چھُ گژھان شیٚے ہتھ ٹھیٖک بیٚیہِ چھُو حظ تُہۍ ٹھیٖک اَصٕل پٲٹھۍ ٹھیٖک حظ چھُ ٹھیٖک حظ چھُ

ٹھیٖک حظ چھُ یہِ مَہرنہِ خٲطرٕ چھُ اَسہِ یہِ لیہَنگا اکھ بَناوناوُن ٹھیٖک حظ چھُ تیٚلہِ یِمہٕ تیٚلہِ یِمہٕ بہٕ پَگا پَگاہ یِمہٕ بہٕ تیٚلہِ ٹھیٖک حظ چھُ اَچھا تُلِو بِہو رۄبَس حَوال اَسلام علیکُم